ہیٚلو اسلامُ علیکُم وعلیکُم اسلام کٕم حظ چھُو اچھا ٹھیٖک ٹھیٖک ٹھیٖک اَسہِ حظ اوس مانٛچھ نِیُن تُہۍ ؤنۍتَو حظ مےٚ تُہۍ چھُو حظ مانٛچھ کٕنان اچھا ٹھیٖک تُہۍ ؤنۍتَو ٹھیٖک ٹھیٖک تُہۍ چھُو حظ مانٛچھ کٕنان اَہَن حظ بِلکُل بِلکُل اَسہِ نِش حظ میلہِ مانٛچھ بِلکُل تُہۍ ؤنۍتَو مےٚ اَہَن حظ بِلکُل اَسہِ حظ چھِ پَنٕنۍ فٔرٕم مانٛچھَن ہِنٛز اَسہِ چھُ پَنُن ہیٚچھ مانٛچھَن ہُنٛد تہٕ کیٛاہ چھِ اَتھ وَنان أسۍ چھِ تُہۍ ؤنۍتَو تۄہہِ کَمہِ قٕسمُک مانٛچھ چھُوٕ حظ ضروٗرت تۄہہِ چھُوٕ سا اچھا صافہٕ بِلکُل کٔژ کِلو حظ چھِو ضروٗرت دَہ ترٕٛہ کِلو کِلو حظ چھُو بَہہِ شیتیٚن بَہہِ شیتہِ درٛۅگ چھا گَژھان اَسہِ حظ چھِ أسۍ حظ ٲسۍ بِلکُل یہِ شیٚیِی ہَتہِ کِلو کٕنان مگر تۄہہِ بوٗزتو عرض میٛون اَسہِ چھُ پیٚوان یُس حظ یہِ مانٛچھ گَن کَڈنہِ چھُ اَسہِ پیٚوان اَنُن نفری لیٚبَر یِمَن چھُ پیٚوان اَسہِ حظ یِم چھِ بِلکُل پیٚوان اَسہِ حظ اَنٕنۍ کٔمِشَنَس پیٚٹھ دوٚیِم چیٖز چھِ یِمَن حظ اَسہِ پیٚوان وردی ایٚلاٹ کَرٕنۍ سُہ ہیٚلمِٹ کَرُن ایٚلاٹ اگر خۄدا نا خاستاہ کٲنٛسہِ تُلرِ ٹۄپھ دِژ اگر أمِس حظ چھُ سُہ دَوا خرچہٕ تہٕ حظ أسی پیٚوان تُلُن یَپٲرۍ ؤژھ مہنگٲیی ہُنٛد زمانہٕ جی ایس ٹی کھوٚت تَمی موٗجوٗب چھُ اَسہِ یِم کَران کٲم اَسہِ چھُ پیٚوان اگر أسۍ ہیٚچ تارہوکھ نیٚبرِم أسۍ چھِ پٲرِم تہِ کٕنان تہٕ کٲشِر تہِ کٕنان حظ تَتھ چھِ پٲرمیٚن اَسہِ ژھیٚنان حظ کٲشِر پٲٹھۍ پونٛسہٕ تہٕ تَمی موٗجوٗب چھِ تَمی حظ پیٚیہِ اَسہِ ریٹ کَرٕنۍ یِمَن ہیٚور اَمی پرِٕٛژھو پرِٕٛژھومو تُہۍ ہیوٕ پٲرِم اگر نِیو تیٚلہِ پٲرِم مانٛچھٕے سُہ چھُو گژھَان سَستے مگر یہِ چھُنا باہ شیٚتھ گَژھان حظ کِلو

اچھا گوٚو تۅہہِ چھُو کٕنُن ٹھیٖک ٹھیٖک یہ چھِ کَتھ ٹھیٖک تُہۍ کٔرۍ تو کٲم تُہۍ وَلہٕ حظ وۅنۍ نا تُہنٛد تہٕ نا میٛونُے رۄپیہِ ہَتھ زینہٕ بہٕ تہِ ٲٹھ شیٚتھ رۄپیہِ پیٚیَو تۄہہِ فِکٕس نہ اَکھ رۄپے ہیٚور نہ اَکھ رۄپے بۄن تہٕ ہَتھ رۄپیہِ ہَتھ رۄپیہِ زیٖنۍتَو تُہۍ تہِ تہٕ کھیٖل ختم ٹھیٖک مےٚ ؤنۍ ٹھیٖک چھُ تۄہہِ ٹھیٖک تُہۍ ؤنۍتَو کٲتیٛاہ ڈَبہٕ چھِ حظ ضروٗرت تۄہہِ اچھا اچھا پَنٛژاہ شیٹھ حظ ٹھی ٹھیٖک ٹھیٖک اَدٕ حظ کیٚنٛہہ پرواے نہٕ حظ چھُنہٕ کیٚنٛہہ پرواے چھُنہٕ تُہۍ ؤنۍتَو آ کیٛاہ چھِ ٹھیٖک تۄہہِ چُھوٕ ٹرٛانَسپوٹ پَنہٕ نُے کِنہٕ أسۍ سوزَو تۄہہِ یورٕ ٹرٛانَسپوٹ حظ اچھا ٹھیٖک ٹھیٖک حظ چھُ بیٚیہِ آ تُہۍ ؤنۍتَو مےٚ یہِ آ کیٛاہ چھِ اَتھ وَنان تۄہہِ چھُوٕ مارکیٚٹ چھُوٕ اصٕل تۄہہِ حظ چَلان ٹھیٖک ٹھیٖک حظ چھُ آیِنٛدٕ خٲطرٕ کٔرۍزیٚو اَسہِ یہِ اَسی سۭتۍ تُہۍ یہِ شاپِنٛگ اَسہِ چھُو اَسہِ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ أسۍ چھِنہٕ یہِ مانٛچھ حظ ٹھیٖک حظ چھُ آ بِلکُل أسۍ چھِنہٕ مگر یہِ ریٹ ؤنۍزیٚو نہٕ مارکیٚٹَس مَنٛز حظ کِہیٖنٛۍ ٹھیٖک چھِ حظ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک چھُ بیٚیہِ ما حظ اَسہِ لایک کیٚنٛہہ حُکُم ایٚڈرَس حظ چھُ ڈِسٹرٕک گانٛدربَل میٚن مارکیٚٹ حظ ٹھیٖک حظ چھُ اَ اَدٕ حظ بِہو خۄدایَس تعالا اسلامُ علیکُم